ہیلو اسلامُ علیکُم وعلیکُم اسلام آ ٹھیٖک تُہۍ چھِوا ٹھیٖک آ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک تُہۍ کتہِ پٮ۪ٹھ چھِو تُہۍ کَم حظ چھُو اۭں ٹھیٖک شُکُر تُہۍ چھِوا سٲری ٹھیٖک اچھا اچھا ٹھیٖک حظ چھُ اچھا اچھا اچھا آ آ أسۍ چھِ یِہوٚے کٲم کران ؤنِو تُہۍ تۄہہِ کیٛاہ اوسوٕ ضوٚرَتھ اچھا آ اَسہِ نِش بنَن سٲری آیٹَم تُہۍ ؤنِو تۄہہِ کیٛاہ چھُو ضوٚرَتھ اَسہِ نِش چھُ پشمینا سمی پشمینا سٲری تِم بیٚیہِ چھُ آری ؤرٕک آسان الگ بیٚیہِ چھُ سوزنہِ ؤرٕک وٲلۍ تہِ آسان الگ بیٚیہِ چھُ باقی باقی تہِ تۄہہِ کیٛاہ چھُو ضوٚرَتھ اچھا اچھا اچھا سُہ چھُ اَکھ وٕچھو نہ یہِ چھُنہٕ تَمہِ حِساب یِم تَتھ چھُ الگ الگ یِم یِوان تہٕ پشمیٖنٕکۍ آسان سُہ چھُ ساروٕے کھۄتہٕ کاسٹلی تہٕ تُہۍ چھُو ونان واریاہ سِٹاک چھُ اَسہِ نیُن تہٕ سُہ وٕچھو تَمے حِساب تہٕ کینٛہہ چھُنہٕ سہلٕے چھُ وٕچھو بیٚیہ کیٛاہ چھُو تۄہہِ ضوٚرَتھ ایڈوانٕس چھُ تۄہہِ کوٗتاہ سٕٹاک چھُو نیُن اچھا

اچھا

اچھا تۄہہِ سمٕجھ چھُ ایڈوانٕس چھُ تہٕ زٕ لچھ رۄپیہِ تھٲیزیو تُہۍ ایڈوانٕس پتہٕ وٕچھو باقی کوتاہ بچہِ پتہٕ تہٕ سُہ گوٚو پتہٕ انسٹالمینٹَن منٛز اۭں تۄہہِ کَر چھُو نیُن سٹاک سنڈے دۄہ چھُ اَسہِ آف آسان تُہۍ وٕچھۍزیو یِمن دۄہن منٛز تہٕ آتھوار دۄہ چھُ آ تُہۍ کٔرۍزیو کال سہلے چھُ ٹھیٖک حظ ٹھیٖک حظ اَدٕ کیٛاہ اَدٕ کیٛاہ ٹھیٖک ٹھیٖک آ